یُس ہَسا ہِندوستان چھُ یہِ ہَسا چھُ پَننٮ۪ن کاربارٮ۪ن ہٕنٛدۍ خٲطرٕ اکھ سُہ پھوٚلومُت دور یُس ہَسا چھُ یہِ ہَسا چھُ تمکُے سامنہٕ کَران تکیازِ اگر ہَسا أسۍ وٕچھو یُس ہَسا وٕنکیٚنٕچ ہِندوستانٕکۍ کاربٲر چھِ اگر ہَسا أسۍ گۄڈٕنِکتھٕے کتھ تراوو أکِس بٔڑس بار بِزنٮ۪س مینَس پٮ۪ٹھ یُس ہَسا سُہ بِزنٮ۪س مین چھِ آسان گۄڈٕنیٚتھ ہَسا چھُ سُہ بینٛکَس مَطلَب لون ہیٚوان یُس لون ہَسا چھُ اَسہِ ہِنٛدوستان گورمنٹ دِوان تمہِ لو تمِس ہَسا چھِ گورمنٹ امہِ کِنۍ لون دِوان تکیازِ یہِ جُڑاے پانَس سۭتۍ واریاہَن لُکَن یمہِ سۭتۍ تِہٕنٛز تہِ بےٚ روزگٲری دوٗر گَژھِ تَوَے ہَسا چھِ یُس ہِندوستان گورمنٹ چھِ یہِ ہَسا چھِ تَوَے یِمَن پَننٮ۪ن کاروبارٮ۪ن تِتھ پٲٹھۍ پھوٚلراوان تمیُک سامنہٕ کَرناوان زِ یۄس ہَسا ہِندوسنانٕچ غریبی چھِ یہِ ہَسا گَژھِ کُنہٕ پٲٹھۍ دوٗر گَژھٕنۍ تکیازِ ییٚلہِ ہَسا اکھ بِزنٮ۪س مین اکھ بوٚڑ بار بِزنٮ۪س چھُ تراوان چاہے سُہ اِنڈَسٹڑیٖز تراوٕ چاہے سُہ کَمپٔنی ترایہِ چاہے سُہ کُنہِ وِز کُنہِ جایہِ کانٛہہ گٲو فارَم ترایہِ چاہے سُہ کُنہِ جایہِ کانٛہہ پولٹری فارَم ترایہِ یُس ہَسا تٔمِس گورمنٹ سُہ لون چھِ ایٚپلاے کَران سُہ ہَسا چھُ تمہِ کنۍ گۄڈٕنیٚتھ ہَسا چھِ ییٚلہِ تٔمۍ کُنہِ جایہِ کانٛہہ بِزنٮ۪س ترٲو تَتھ بِزنٮ۪س چَلاونَس خٲطرٕ ہَسا گَژھَن تٔمِس واریاہ لُکھ آسٕنۍ اگر یِم ہَسا تِم لُکھ سُہ نِوان چھِ تِم ہَسا چھِ آسان واریاہَو غریٖب گَرَو پٮ۪ٹھہٕ أڑۍ ہَسا چھِ آسان تِتھ ایٚجُکیٹِڑ تہِ یِمو بِچاریٚو واریاہ پوٚرمُت چھُ آسان تمۍ پٔرمٕتۍ لیٚکھمٕتۍ باوَجوٗد نَسا چھِنہٕ تِم بِچٲر آسان کینٛہہ کَران پَتہٕ ہَسا چھِ یِمَن یِمے بِزنٮ۪س مین پانَس سۭتۍ نِوان یِم چھِ یِمَن دَپان تُہۍ کٔرِو اَسہِ سۭتۍ تُہۍ کٔرِو مَطلَب اَگَر مےٚ بِزنٮ۪س ترٲو ژٕ کَر مےٚ یہِ بِزنٮ۪س چَلاونَس مَنٛز مَدَد اڑٮ۪ن چھُ سُہ تھاوان ایٚکاونٛٹَنٛٹ اَڑٮ۪ن چھُ سُہ تھاوان سٹاف اَڑٮ۪ن چھُ سُہ تھاوان کٕلٲرٕک امہِ سۭتۍ تہِ ہَسا چھِ یُس یہِ ہِندوستانُک غریٖبی چھِ امہِ سۭتۍ تہِ ہَسا ہیٚکہِ سۄ واریاہ دوٗر گٔژھِتھ گورمنٹ ہَسا چھِ امہِ کنۍ مَطلَب یِمَن چھِ گورمنٹ لون چھُکھ دِوان یا اگر کُنہِ جایہِ کینٛہہ چَرٲے چھَکھ آسان اگر ہَسا یِم گورمنٹَس دَپان مےٚ ہَسا چھُ فَلٲنٛۍ بِزنٮ۪س تراوُن مےٚ ہَسا چھُنہٕ امہِ خٲطرٕ زٔمیٖن بَنان کِہِیٖنۍ ہِند گورمنٹ ہَسا چھِ یِمَن لون دِوان یوٗتاہ یِمَن لون ضرورَت آسہِ أسۍ ہَسا وٕچھو مِثال کے طور پے وٕنکیٚنَس ہَسا چھِ زیاد پَہمَتھ ہَسا چھِ وٕنکیٚنَس اگر کانٛہہ تہِ کاربار کانٛہہ تہِ سٹاٹ چھِ کَران شروع چھِ کَران تٔمِس نہ سا چھِ نہٕ آسان گۄڈٕنیٚتھ کاربار اگر تٔمِس کاربار کَرنہٕ خٲطرٕ چھِ آسان دَہَن لَچھَن ہٕنٛز ضرورَت ییٚلہِ ہَسا سُہ پَنُن زیادٕ کھۄتہٕ زیادٕ اتھ کاروبارَس مَنٛز ترٲیِتھ ہیٚکہِ تٔمِس ہَسا چھِ آسان زٕے لچھ پانَس نِش تمہ باوَجوٗد چھِ تٔمِس آسان مگر ٲٹھَن لَچھَن ہٕنٛز ضروٗرَت اگر ہَسا أسۍ وٕچھو ہِندوستان کِتھ پٲٹھۍ چھُ تٔمِس مَدد کَران یہِ بِزنٮ۪س تراونَس مَنٛز یا بَدَل کانٛہہ بِزنٮ۪س سٹاٹ کَرنَس مَنٛز تٔمِس ہَسا چھِ گورمنٹ سون ہَسا چھِ تٔمِس لون دِوان اگر ہَسا تٔمِس فار ایٚگزامپٕل سٲنٛۍ گورمنٹَن اکھ کَرور یا دہ لَچھ رۄپیہِ لون دِتۍ یُس ہَسا تٔمِس ہَسا گَژھِ آسُن امہِ مَنٛز پَنُن تہِ کینٛہہ پَنُن اگر تٔمِس اتھ مَنٛز کینٛہہ آسہِ تٔمِس ہَسا آسہِ امہِ لونٕچ تٔمِس ہَسا آسہِ امہِ بِزنِسٕچ درد سُہ ہَسا وَنہِ اَگر مےٚ صُبحَن اَتھ بِزنٮ۪سَس مَنٛز کینٛہہ نۄقصان گوٚو سُہ نہ سا گَژھِ نہٕ مےٚ یوت کینٛہہ بٔلکِنَس سُہ نہ سا گَژھِ نہٕ مےٚ گورمنٹ سٕنٛدۍ سُنٛد پونٛسَن ہُنٛد کینٛہہ سُہ ہَسا گَژھِ مےٚ پَنُن تہِ تکیاز پَننِچ ہَسا چھِ دَگ آسان یُس ہَسا گورمنٹ چھُ وٕنکیٚنَس سُہ ہَسا چھُ واریاہ مَدَد کَران یِمَن بِزنٮ۪س مینَن اگر ہَسا معمولی بِزنٮ۪س مینَس کینٛہہ نۄقصان چھ گَژھان گورمنٹ ہَسا چھِ تٔس گۄڈٕنیٚتھ دَپان ژٕ تھاو اتھ پَننِس بِزنٮ۪سَس اِنشورنس اگر ہَسا تٔمِس بِزنٮ۪سَس اِنشورنس چھِ آسان تٔمِس ہَسا چھُ سُہ گورمنٹ مَدَد کَران صُبحَن چھِ تٔمس آرام سان گورمنٹ سُہ ہَن واپَس دِوان ہَتسا یتھ ژےٚ نۄقصان گٔے بیٚیہِ ہَسا چھِ وِنکیٚنَس گورمنٹ ہَسا چھُ مُختٔلِف قٕسمَن ہُنٛد لون دِوان بِزنٮ۪س مین کٲلین آسہِ کٲلین نِزنٮ۪س آسہِ کَرٕن کٲلین والٮ۪ن چھِ لون دِوان بَدل کینٛہہ بِزنٮ۪س آسہِ کَرٕنۍ تمہِ خٲطرٕ چھِ لون دِوان وِنکیٚنَس ہَسا چھِ گورمنٹ پرٮ۪تھ کٲنٛسہِ بِزنٮ۪س مینَس سُہ نَسا چھُنہٕ کانٛہہ تہِ دُنیاہُک کانٛہہ تہِ ہِندوستانُک بِزنٮ۪س مین یَس نہٕ گورمنٹ کُنہِ نَتہٕ کُنہِ طٔریقہٕ چھِ مَدَد کَران